وعلیکُم السلام آ اَصٕل پٲٹھۍ أسۍ چھِ رُبیٖنا ٹیلَر پٮ۪ٹھ اۭں

آ تۄہہِ کٕم حظ چھُو تُہۍ چھُو حظ اَمَان ٹھیٖک ٹھیٖک ٹھیٖک نہ نہ اَسہِ نِش ٲسوٕ تۄہہِ ترٛامٕژ ٹی شٲرٹ یُس تۄہہِ میجَرمٮ۪نٛٹ آسوٕ دیُتمُت اَسہِ آسوٕ تمے حِساب سومُت أسۍ چھِنہٕ تَمہِ علاوٕ ہٮ۪کان بیٚیہِ کِہیٖنۍ چینٛج کٔرِتھ ییٚمہِ حِسابہٕ تۄہہِ ترٛٲمٕژ نہ نہ نہ تۄہہِ نہ حظ تۄہہِ حظ آسوٕ تِتھُے میجَرمٮ۪نٛٹ دیُتمُت تمے حِساب چھِ أسۍ مٲلمٕژ کٲم أسۍ چھِ میجَرمٮ۪نٛٹ والٮ۪ن کٲم ہٮ۪کان کٔرِتھ کِہیٖنۍ یُس میجَرمٮ۪نٛٹ کَسٹمَر دی تمے حِساب چھِ أسۍ کٲم کَران وۄنۍ گٔے غلطی مگر نہ نہ فِٹِنٛگ فِٹِنٛگ منٛز چھِنہٕ اَسہِ اَدٕ بَدلہٕ کٔرمٕژ کِہیٖنۍ یہِ میجَرمٮ۪نٛٹ آسے اگر آسہِ تہِ کیٚنٛہہ مےٚ چھُنہٕ باسان یِتھ پٲٹھۍ بہٕ چھَس پانہٕ وٕچھان کہِ یُس میجَرمٮ۪نٛٹ آسہٕ بہٕ چھَس میجَرمٮ۪نٛٹ تُلان یِمَن پانَے کَسٹَمَر چھِ آسان تِمَن چھُس بہٕ میجَرمٮ۪نٛٹ تُلان پانَے مگر نہ خراب نہٕ حظ گٔے نہٕ خراب گٔے نہٕ کِہیٖنۍ تہِ نہٕ یُس میجَرمٮ۪نٛٹ آسہِ

نہ نہ نہ یِنہٕ حظ یِنہٕ حظ آسہِ نہٕ کِہیٖنۍ تہِ نہٕ مےٚ یوٗتاہ باسیٚو نہ حظ ییٚمہِ حِسابہٕ مےٚ باسیٚو کہِ ٹھیٖک آسہِ تمے حِساب سوٗ مےٚ یُس تۄہہِ میجَرمٮ۪نٛٹ بیٚیہِ دیُتمُت اوسوٕ نہ حظ اوٚت آ تمے حِساب اوس مےٚ یہِ تمے حِساب ٲس مےٚ ٹی شٲرٹ تہٕ بَنٲمٕژ مگر وٕنہِ چھُ تُہۍ کَمپٕلین کَران کہِ تُہۍ چھِو وَنان یہِ آیے مےٚ فِٹٕے اَتھ گوٚو کیٛاہ تھام اَتھ گوٚو ہُہ اَتھ گوٚو یہِ تَتھ منٛز نہٕ سٲنۍ غلطی کِہیٖنۍ تِکیٛازِ کہِ مےٚ چھِ نَے سٲنۍ غلطی مہٕ حظ چھِ مطلب یُس تۄہہِ کَسٹمَر دِی اور تی آسہِ گوٚمُت کَسٹمَر دِی اور تمے حِساب سُوو أسۍ أسۍ ما کَرو پَنٕنۍ کیٚنٛہہ کٲم وَلہٕ بہٕ وٕچھہو أسۍ اگر تُہۍ أنِو یور دُکانَس پٮ۪ٹھ أسۍ وٕچھو کہِ اَتھ ما نیرِ کانٛہہ وَتھ شَتھ بہٕ ما کَرٕ یہِ ٹھیٖک کیٚنٛہہ اگر گٔے ٹھیٖک تٔتھۍ کیٛاہ حظ چھِو وَنان بہٕ کیٛازِ حظ دِمو پونٛسہٕ ٹی شارٹہِ ہِنٛدۍ ییٚلہِ حظ میٲنۍ نہ نہ نہ اَسہِ حظ سوٗ نہٕ اَدلہٕ بدلہٕ کِہیٖنۍ اَسہِ سُیے ٹھیٖکٕے مگر تۄہے کوٚروٕ کیاہ تھام مےٚ چھِنہٕ یِوان سَمجھٕے یُس تۄہہِ میج نہ نہ نہ اَسہِ دِژ مےٚ یہِ یُس تۄہہِ دِژمٕژ اوسوٕ نا میجَرمٮ۪نٛٹ اَسہِ سوٗ تمے حِساب تیٚمہِ اٮ۪کاڈِنٛگ ٹُو ادٕ حظ تُہۍ أنِو دُکانَس پٮ۪ٹھ تہٕ أسۍ وٕچھو کیٛاہ آ آ تُلو تُلو بہٕ یوٗرۍ أنزیٚو ادٕ کیاہ اَدٕ کیٛاہ أنِو حظ تُہۍ دُکانَس پٮ۪ٹھ